مےٚ حظ اوس گۄڈٕنیٛک پرٛوڈَکٹہٕ یُس مےٚ باسان چھُ پَننہِ خٲطرٕ چھُ اوٚنمُت کشمیٖری ہینٛڈی کرٛافٹَس منٛز اَکھ سُہ کیٛاہ حظ چھُ شال اَکھ سُہ چھُ مَردانہ شال سُہ کیٛاہ حظ اوٚن مےٚ لگ بھگ لگ بھگ زٕتووُہ شٮ۪تھ تانۍ اوس سُہ وَنان تہٕ اسہِ اوس اکھ یِوان اکھ نفر اَکھ گھرے جاوید احمد تہٕ تٔمی اوس سُہ تٔمسٕے ہیٛوت مےٚ سُہ تہٕ مگر مےٚ باسیٛو اَکھ اَکھ چیٖزا وُچھ مےٚ اَتھ یُس یہِ کٲشُر ہینٛڈی کرٛافٹٕز چھُ اَتھ منٛز چھُ اَکھ مین اَکھ چیٖز کہِ اَکھ سُہ سٹایِل سُہ مطلب سُہ الگ حِسابُک سُہ سٹایِل سٹیٹمیٚنٛٹ اَکھ ہیٛو چھُ اَتھ منٛز آسان حظ تہٕ ییٚلہِ تہِ بہٕ سُہ لاگان چھُس سُہ چھُ باسان تھوڑا کیٚنٛہہ ڈِفریٚنٛٹ ہیٛو چھُ تہٕ بیٚیہِ چھُ باسان سُہ نا سُہ یَتھ أس کٲشرۍ پٲٹھۍ وَنو دَباو عزَت تہٕ بَڑٕ ٲں بَڑٕ نٔفیٖس بیٚیہِ چھُ بیٛاکھ چیٖز لایٹ وے ہلکہٕ چھُ سُہ واریاہ لوٚت شال چھُ سُہ اگر أسۍ وَزَن وُچھو واریاہ لوٚت چھُ سُہ تہٕ مگر وُشنیر چھُ سُہ میٛانہِ حِسابہٕ دِوان کیٛازِ سُہ چھُ اوٚنمُت مےٚ پَش سیٚمہِ پَشمیٖنہ شال مےٚ باسان تہٕ وُشنیر چھُ سُہ دِوان برابر کَملہِ ہُنٛد وُشنیر تیٛوتاہ نیٛک پرٛوڈَکٹہٕ تہٕ تیٛوتاہ زیادٕ وُشنیر دیٛن یہِ گوٚو میٛانہِ حِساب چھُ یہِ واریاہ واریاہ زیادٕ ٲں کیٛاہ چھُ اَتھ ناو ٲں تَمیٛک یہِ نا ٲں واریاہ واریاہ بوٚڑ اَکھ اصٕل چیٖز تہٕ بیٚیہِ یِم تَتھ کَلٲرٕز چھِ مےٚ اوس اوٚنمُت وایِٹ کَلَر تَتھ سۭتۍ چھُ گرٛے کَلَر تہٕ بیٚیہِ ڈارٕک گرٛے سُہ چھُ ترٛیٚن شیڈَن منٛز بیٚیہِ ٲسۍ تتھ وایٹٕے تہٕ بیٚیہِ یُس سُہ ٲں کَلَر کَمبِنیشَن یُس تَتھ نیران چھُ کیٛازِِکہِ ییٚمہِ ساتہٕ کَپُر چھُ آسان تَلہٕ اصٕل پٮ۪ٹھہٕ دِیٖتو تُہۍ تَتھ مطلب کانٛہہ تہِ ڈِزاین سُہ چھُ قۄدرٔتی باسان واریاہ اصٕل تہٕ اِس لیے مےٚ باسان یُس یہِ ٲں اگر وۄنۍ أسۍ ٲں تارکو حِساب ریٹِنٛگ کَرو اَتھ یی برابر پانٛژھ تارک یِن اَتھ ریٹِنٛگ تیٛوتاہ بہتریٖن چھُ بیٚیہِ چھُ بوٚڑ اَکھ چیٖز کہِ سَجان چھُ اینٛڈ ٲں بیٚیہِ کیٛاہ چھِ یتھ ناو اوٚوَرآل اگر أسۍ یہِ اَنان چھِ اَمہِ سۭتۍ چھُ اسہِ مانۍ تو پننِسٕے یُس کٲشریٚن ہُنٛد اسہِ یہِ پَنُن ییٚتہِ ٲں کسٕب چھُ اَتھ چھُ میلان بَڑھاو یُس ییٚلہِ أسۍ سیٚمہِ پَشمیٖن شال چھ اَنان یا پَشمیٖن شال چھِ یِم بَنان سُہ چھُ تتھ سۭتۍ چھِ واریاہ وابستگی تَتھ أکِس چیٖزو سۭتۍ ییٚتہِ کٔشیٖرِ منٛز تہٕ سُہ چھُ ٲں اَکہِ نَہ تہٕ اَکہِ حِساب چھِ أسۍ یہِ تِہنٛز تہِ مَدد کَران تہٕ مےٚ باسان یہِ چھُ اَکھ بہتریٖن چیٖز اگر کانٛہہ تہِ اِنسان اَنہِ تہٕ سُہ کَرِ استعمال یِمٔے کَشمیٖری ہینٛڈی کرٛافٹٕز یہِ چھُ واریاہ اصٕل تہٕ اگر مےٚ کانٛہہ تہِ وَنہِ کہِ ژٕ کَرِکھا رِکَمیٚنٛڈ یہِ شال کَرِکھا ژٕ کٲنٛسہِ ٲں بیٚیِس ٲں دوستَس یارَس وۄنیٚکھ ژٕ ہے ژٕ تہِ اَن بہٕ مےٚ باسان بہٕ وَنہٕ تٔمِس ژٕ کَرٕ أچھۍ بنٛد تہٕ ژٕ اَن یہِ پرٛوڈَکٹہٕ تیٛوتاہ اصٕل لوٚگ مےٚ یہِ تیٛوتاہ تیٛوتاہ کیٚنٛہہ باسیٛو مےٚ اَتھ منٛز خصوٗصیت تیٖژاہ باسے مےٚ اَتھ منٛز کہِ اَکھ نا سُہ ٲں اِنسان چھُ الگ نیران بیٚیہِ چھُ بیٚیہِ چھُ قۄدرٔتی ییٚلہِ اَکھ چیٖز چھُ آسان ییٚلہِ اسہِ اصٕل چیٖز چھِ آسان لٲگِتھ اسہِ چھُ پانَس منٛز یِوان کوٛانفِڈیٚنٕس اَکھ مےٚ باسان یہِ چھُ یہِ چھُ قۄدرٔتی چیٖزا کیٛہتانۍ مےٚ باسان تہٕ مےٚ باسان یہِ چھُ واریاہ واریاہ چیٖز اصٕل باقٕے والسَلام